ہیٚلو اَسلامُ علیکُم مےٚ حظ چھِ تُہُنٛد واریاہ بوٗزمُت تُہۍ چھُو بیسٹ سِنٛگَر

اَہَن حظ مےٚ حظ اوس گَرِ فَنکشَن تھوڑا آ نیکٕسٹہٕ سیٹرڈے سَنٛڈے اَہَن حظ ٹھیٖک ٹھیٖک سیٹَرڈے سَنٛڈے آ بہٕ کَرہو تۄہہِ ایکٕسٹرا پےٚ تُہۍ کوٗتاہ چھُو رَٹان أکِس اِوَنٹَس تُہۍ کٔرِو تھوڑا مَنیج یہِ چھِ تھوڑا تَمہِ وِز أرجَنٛٹ پُلیٖز مےٚ حظ چھِ تُہُنٛد بوٗزمُت واریاہ نہَ حظ نہَ مےٚ چھِ تُہُنٛد بوٗزمُت واریاہ اَہَن حظ اَہَن حظ تُہۍ کوٗتاہ چھُو رَٹان ٹھیٖک ٹھیٖک ٹھیٖک تُہۍ ؤنۍتَو مےٚ اَتھ منٛز کۭتیاہ آسان مطلب اَکھ چھُو تُہۍ سِنٛگَر بیٚیہِ آسیٛا کانٛہہ

اَچھا ٹھیٖک ٹھیٖک ٹھیٖک مطلب سِنٛگَر اَکھ اَہَن حظ ٹھیٖک ٹھیٖک ٹھیٖک اَگر ترٛےٚ سِنٛگَر أنۍ اَچھا ٹھیٖک ڈانسَر تہِ مگر سیوَنٹی تھاوزَنٛٹ چھُ زیادٕ گژھان سَتتھ ساس ہَے گوٚو واریاہ مگر سَتتھ ساس گوٚو واریاہ فِفٹی پٮ۪ٹھ کٔرِو وۅنۍ پَنٛژاہ ساس فِفٹی فایِو کٔرِو وۅنۍ پانٛژوَنٛزاہ ساس چھُ ٹھیٖک سِکِسٹی نہَ حظ نہَ فِفٹی فایِو چھُ وۅنۍ ٹھیٖک پانٛژوَنٛزاہ ساس گوٚو ٹھیٖک فِفٹی فایِو اَہَن حظ ٹھیٖک چھُ تُہۍ کٕژِ بَجہِ یِیِو اَہَن حظ آ ترٛیٚن دۄہَن

چلو سُہ وُچھَو وَنۍ ییٚتی تہٕ فِلحال سیٹَرڈے آنا ہے ٹھیٖک ہے ٹھیٖک چھا اَسلامُ علیکُم